سٲنِس ایریاہَس منٛز ہَسا چھِ واریاہ ٹرٛایبٕل ایریاز لایک مَربَل چھِ یِمرَن چھِ موٚنگلو چھُ کھوڈگوم موٚنگلو چھِ رامپور راجپور چھِ باقٕے ہَسا چھِ ییٚتہِ سوشَل ٹرٛایبٕز لایک چوپان ہَسا چھِ یُس ہَسا وٕنکٮ۪نَس موسٹلی یا گُجَر چھِ تہٕ اَسہِ ہَسا چھِ پٮ۪وان واریاہ چَلینٛجِز بہٕ ہَسا چھُس پانہٕ ایس ٹی کیٹَگٔری سۭتۍ بِلانٛگ کَران اَسہِ ہَسا چھِ پٮ۪وان واریاہ مطلب ڈِفِکَلٹیٖز پٮ۪وان فیس کَرٕنۍ ایجوکیشَن ہَسا چھِنہٕ اَسہِ پرٛاپَر مِلان کِہیٖنۍ أسۍ ہَسا چھِ فار فٕلَنٛگ ایریاہَن منٛز بَسان تہٕ اَسہِ ہَسا گٔژھ ایس ٹی سٹفِکیٹ میلٕنۍ مگر اَسہِ نہ سا چھِنہٕ میلٲنی ایس ٹی سٹفِکیٹ یُس أسۍ ڈِزٔرٕو چھِ کَران اَسہِ چھُ مطلب أسۍ چھَنہٕ ہٮ۪کان اَصٕل پٲٹھۍ پٔرِتھ تہِ کِہیٖنۍ یوٗتاہ أسۍ پٔرِتھ چھِ ہٮ۪کان أسۍ چھِ تیٖژ محنت کَران مگر اَسہِ ہَسا گٔژھ رِزٔرویشَن آسٕنۍ فی کُنہِ ایکزامَس منٛز مےٚ ہَسا اوس نیٖٹ دیُٚتمُت مےٚ ہَسا ٲسۍ ژور ہَتھ پویِنٛٹٕز اگر مےٚ ایس ٹی سٹفِکیٹ آسہِ ہے بہٕ سا آسہٕ ہا وٕنکٮ۪نَس ڈاکٹَر بنیٛامُت مگر گورمینٹَن کوٚر اَسہِ سۭتۍ نااِنصٲفی اَسہِ چھِنہٕ ایس ٹی سٹفِکیٹٕے دِوان اَسہِ چھِنہٕ ایس ٹی سٹفِکیٹٕے دِوان ییٚمہِ کہِ سۭتۍ ییٚمہِ کہِ سۭتۍ مےٚ پانٛژھ ؤری گٔے ڈرٛاپ بہٕ لوٚگُس بٔڈنہِ تہِ مگر ایس ٹی سٹفِکیٹ چھِنہٕ مےٚ دِوان کِہیٖنۍ تہِ بہٕ ہَسا چھُس گورمینٹَس اپیٖل کَران مےٚ ہَسا دِیِو ایس ٹی سٹفِکیٹ مےٚ ہَسا بَنہِ زندگی باقٕے رِسورسٕز ییٚتہِ ہَسا چھِنہٕ ہَسپَتال تہِ کِہیٖنۍ اَسہِ ہَسا اَسہِ ہَسا چھِ پٮ۪وان دَہ کِلوٗمیٖٹَر بۄن وَسُن ٹاونَس منٛز جنٛگلہٕ پٮ۪ٹھ پایدٔلۍ اَسہِ ہَسا چھِنہٕ کانٛہہ رِسورسٕے ایویلیبل